مےٚ نَزدیٖک چھِ واریاہ کامہِ تِم یِمو سۭتۍ أسۍ یہ ہسا یہِ یِم زَن زِندٕگی أکِس اِنسان سٕنٛز زِندٕگی واریاہ ویلیبٕل چھِ بَناوان واریاہ فٲیِدٕ بَخٕش چھِ بَناوان مثلاً اِنسان اگر غریٖبَن ہِنٛز خدمَت کَرِ غریٖبَن غُرباہَن مَدد کَرِ یَتیٖمَن مَدد کَرِ مَنڈَن مَدد کَرِ مَحتاجَن مَدد کَرِ تہٕ یہِ چھُ اَکھ بوٚڈ بار چیٖز یہِ چھُ اَکھ بٔڈۍ کالِٹی اَکھ یہِ چھُ اَکھ بوٚڈ صِفت اَکھ یِتھَے پٲٹھۍ چھُ مطلب یِم زَن سماجَس منٛز کمزور لُکھ آسن تِمَن تہِ ہٮ۪کو مَدد کٔرِتھ تہٕ یہِ چھُ زِندٕگی ہُنٛد اَکھ بوٚڈ بار حِصہٕ زندٕگی ہُنٛد اَکھ بوٚڈ بار اہم جُز تہٕ اَمہِ علاوٕ چھُ بیٛاکھ چیٖز واریاہ چیٖز چھِ مطلب یِم زَن أکِس اِنسانَس لایفہِ منٛز پَسنٛد چھِ آسان یِم زَن واریاہ ویلیوٗ چھِ تھَوان اَتھ منٛز چھُ یی کہ اِنسان گژھِ ہَمیشہِ خصوٗصن گژھ پنٛنٮ۪ن بَچَن گَژھِ جان تعلیٖم دِنۍ تاکہ تِم ہیٚکن پَگاہ سماجِکۍ بَڈٕ رٕتۍ یِہ ہسا یہِ اَفراد بٕنِتھ تِم ہیٚکن پَگاہ سوسایٹی ہِنٛز خدمَت کٔرِتھ تہٕ یِتھَے پٲٹھۍ ہٮ۪کو یُس زَن یہِ یہِ یَتھ زِندٕگی منٛز چھِ اَمہِ علاوٕ تہِ بیٚیہِ کینٛہہ چیٖز تِم یِمو سۭتۍ یہِ یہ ہسا یہِ یِمو سۭتۍ اِنسانَس خوشی حٲصِل گژھِ تہٕ لایف بَنہِ اِنسان سٕنٛز بَڑٕ آرام دیٚہ لایفہِ منٛز آسہِ سکوٗن لایفہِ منٛز آسہِ اِنسانَس اَتھ منٛز آسہِ خوشی آسہِ مسّرت آسہِ غم آسہِ نہٕ کینٛہہ فِکِر آسہِ نہٕ کینٛہہ پریشٲنی آسہِ نہٕ کینٛہہ سۄ لایف چھِ بَڑٕ مَزٕدار آسان مگر یَتھ زِندٕگی منٛز اِنسانَس ٹٮ۪نشَن آسہِ پرٛابلِم آسن مختلف چیٖز آسن تہٕ تَتھ منٛز چھُ گژھان اِنسان پریشان تہٕ ساروٕے کھۄتہٕ بوٚڈ چیٖز یُس زَن مےٚ باسان لیفہِ منٛز چھُ سُہ چھُ یی کہ أکِس اِنسانَس گَژھِ آسُن بِلا لِہاظ مذہَب بِلا لِہاظ ذات پات بِلا لِہاظ رنٛگ بِلا لِہاظ زَبان گژھِ أکِس اِنسانَس منٛز یہِ سُپرِٹ آسُن یہِ روٗح آسُن یہِ فِکِر آسٕنۍ کہ میٛانہِ سۭتۍ گَژھِ باقیَن لُکَن فٲیدٕ واتُن میٛانہِ سۭتۍ گَژھِ سماجَس فٲیدٕ واتُن میٛانہِ سۭتۍ گَژھِ مُلکَس دِفاع میلُن میٛانہِ سۭتۍ گژھِ مُلک تَرَقی کَرُن یہِ گَژھِ اِنسانَس آسُن ایم اَمہِ سۭتۍ چھُ اکھ پانَس تہِ فٲیدٕ واتان بیٚیہِ چھُ باقٕے سوسایٹی تہِ فٲیدٕ واتان